نگیٹِو ایٚکٕسپیٖریَنٕس ہیٚکہٕ بہٕ دِتھ اَمہِ پرٛوڈَکٹٕچ یُس مےٚ آلرَیٚڈِی مطلب اَمِچ پازِٹِو ایٚکٕسپیٖریَنٕس مےٚ دِژ نایفٕچ تِکیازِ پازِٹِو ایٚکٕسپیٖریَنٕس تٔمِس چھُ تَمہِ سۭتۍ چھِ أسۍ ایٖزلی مطلب مطلب کانٛہہ کٲم ہؠکَان کٔرِتھ تہٕ یا کانٛہہ تہِ چیٖز ٲسۍ أسۍ کَٹ کَرُن یا برٛیک کَرُن سُہ چھِ أسۍ آلریڈی مطلب اِسی لیے ہیٚکَن تَتھ منٛز کٔرِتھ تہٕ تَمِچ یۄس نیگیٹِو ایٚکٕسپیٖریَنٕس چھِ نیٚگیٹِو ایٚکٕسپیٖریَنٕس چھِ یہِ زِ یس چھُرِۍ چھِ آسَن سُہ چھِ آسان واریاہ تَیز تہٕ تَمہِ سۭتۍ چھِ أسۍ ایٖزلی ہؠکان مطلب کۄکُر کۄکُرس کھَش کٔرِتھ کۄکُر مٲرِتھ یا کانٛہہ تہِ چیٖز کَٹ کٔرِتھ وۄنۍ اگر أسۍ اَمِچ نَگیٹِو ایٚکٕسپیٖریَنٕس یۄس چھِ نگیٹِو ایٚکٕسپیٖریَنس یۄس چھِ اگر نہٕ أسۍ صحیح طریٖقہٕ اِستعمال کَرو یہِ ہیٚکہِ سون اَتھٕ ژٔٹِتھ اَتھَس ہیٚکہِ لَگنٲیِتھ یا شُرِس ہیٚکو نہٕ أسۍ مطلب دِتھ اَتھَس کیٚتھٕ کینٛہہ کیازِ یہِ چھُ آسان واریاہ مطلب تَپٲرۍ ڈینٛجرَس چیٖز اَکھ سُہ ہیٚکہِ پَننِس پانَس لَگنٲیِتھ تہِ پَنُن اَتھٕ ژٔٹِتھ پَنُن مطلب کُنہِ تہِ چیٖز تانَس لَگنٲیِتھ تہٕ تٔمِس چھَنہٕ پَتہ آسان کینٛہہ تہٕ یہِ نایِف یُس شو یُس چھُرۍ یہِ ہؠکو أسۍ مطلب ہایِڈ کٔرِتھ کِچنَس منٛز کیازِ کہِ اوٚپُنلی گژھِ نہٕ ییٚلہٕ آسُن کینٛہہ یُس بوٚڑ اِنسان چھُ آسان تٔمِس پَیی آسان مطلب یہِ چھُ یہِ لَگنایہِ ییٚمہِ سۭتۍ لٔگِتھ ییٚمہِ سۭتۍ ہَیٚکہِ اَتھٕ ژھٮ۪نِتھ مگر لۄکٹِس بَچَس چھُنہٕ پَتہ آسان کینٛہہ لۄکُٹ بَچہِ ہیٚکہِ اِزِلی یَتھ کِچنَس منٛز تُلِتھ اَتھس کیٛاہ تہٕ سُہ ہیٚکہِ پننِس پانَس کانٛہہ تہِ چیٖز کانٛہہ تہِ تانَس لگنٲیِتھ یِہے چھِ اَمِچ نیگیٹِو ایکسپیٖرینٕس کہِ یہِ ہؠکو نہٕ أسۍ زیادٕ اوپُنلی تھٲیِتھ اوپُنلِی تھٲیِتھ کِینٛہِ کیازِ اَتھ چھِ اَپٲرۍ واریاہ نۄقصان